مےٚ چھُ بَچپَنُک یاد پٮ۪وان أسۍ ٲسۍ بَچپَنَس منٛز سکوٗلَس نِش ٲس اَسہِ کۄل تَتہِ ٲسۍ سرٛان کَران بیٚیہِ ٲسۍ بَچپَنَس منٛز أسۍ لڑایہِ جگڑٕ کَران تَتھ اوس مَزٕ یِوان بَس بیٚیہِ ٲسۍ أسۍ بَچپنَس منٛز لٔٹھکھی لٔٹھِس گرٕ منٛز گِنٛدان خانَن گِنٛدان سُہ مۄکلیو وقتٕے وۄنۍ چھِنہٕ تِم چیٖز کینٛہہ برٛونٛہہ اوس برٛونٛہہ کالہِ أسۍ یِم بیٹس ٲسۍ گِنٛدان بَچپنَس منٛز پھتژالَن ٲسۍ گِنٛدان پونٛسَن ٲسۍ گِنٛدان ترٛاوان ٲسۍ گُتہِ منٛز لال پھٔلٮ۪ن ٲسۍ گِنٛدان بَس یِم چیٖز چھِ یِم مےٚ یاد چھِ بَس